بلکل یہِ حظ چھُ صحیح اگر أسۍ ہاسپِٹَل چھِ نہٕ حظ گژھان یہِ چھِ گۄڈنِچی کَتھ چھُ تَتہِ آسان واریاہ زیادٕ لُکھ حظ مطلب لُکھ چھِ آسان تَتہِ واریاہ زیادٕ کَلہٕ پیٚٹھۍ چھِ لُکھ کھَسان مطلب أکِس أکِس پے ڈاکٹرٛس چھِ آسان پیشَنٛٹ ہَتھ ہَتھ نیٚبرٕ کَنۍ پرٛاران تہٕ سُہ حظ چھِ گۄڈنٮ۪تھ یہِ مسلہٕ یہِ چھِ پوٚز یہِ چھِ حقیٖقت واریاہ زیادٕ کرٛاوُڈ چھِ آسان لُکھ چھِ واریاہ زیادٕ آسان ہاسپِٹَل تہٕ دوٚیِم کَتھ گوٚو بَجہِ بَجہِ لاینہٕ چھِ آسان لٔگِتھ حظ بہٕ حظ اوسُس اوترٕ ییٚتہِ حظ ہاسپِٹل تَتہِ حظ وُچھ مےٚ بوٚڑ پرٛابلِم اَکھ تَتہِ حظ ٲسۍ چِٹھۍ دِوان پَتہٕ ٲسۍ نہٕ اندَر ترٛاونٕے ڈاکٹرٛس نِش یا مطلب لاینہِ ٲسۍ نہٕ ہیٚکان روٗزتھٕے اَسہِ وَنیو تِمَن اَسہِ تۄہہِ کیٛازِ چھُ نہٕ اَسہِ اندَر ترٛاوان دوٚپُکھ اَتہِ چھِ زیادٕ لُکھ تہٕ اورٕ ہیٚکِو نہٕ تُہۍ بِہِتھ کِہیٖنۍ تہِ پیشَںٛٹَس چھُ گژھان واریاہ زیادٕ مُشکل لاینہِ منٛز کھَڑا روزُن تہٕ وارِ پرٛارُن سُہ چھِ واریاہ مُشکل کَران پیشَںٛٹَس تہٕ مگر اَتھ حظ چھِ واریاہ مسلہٕ اگر أسۍ وٕچھو اَتھ چھِ گورمیٚنٛٹ ہاسپِٹلَن منٛز ڈاکٹر حظ چھِ کَم ڈاکٹر چھِ واریاہ کَم تہٕ بیٚیہِ چھِنہٕ وٕنکیٚن گژھن گامَن منٛز پرٛٮ۪تھ گامَس منٛز گوٚژھ کَمَ از کَم اَکھ ہاسپِٹَل آسنُے ییٚتہِ زَن مطلب لَکچَن لَک لۄکُٹ کانٛہہ بٮ۪مار آسہِ نہٕ مطلب تھوڑا ڈَہیریا چھِ گژھان کینٛہہ چھِ گژھان کُنہِ ساتہٕ چھِ کینٛہہ تۭر تَپھ تھوڑا باسان بُخار چھِ باسان تہٕ تَمہِ خٲطرٕ گوٚژھ آسُن تَتہِ تھوڑا ہاسپِٹَل ڈاکٹر گژھِ آسٕنۍ یُس تِمَن وُچھِ ہا تِکیٛازِ یِم بٔڑۍ پیشںٛٹ چھِ آسان یِمَن تھوڑا زیادٕ پَہَن تکلیٖف چھُ آسان تِم چھِ گژھان ڈِسٹِرٛک ہاسپِٹل یا کُپوارہ ہاسپِٹَل چھِ نہ حظ تِم یِوان تہٕ تِمَن چھُ گژھان مُشکل پَتہٕ کیٛازِ تَتہِ چھِ پرٛاران تِم تہٕ آسان یِمَن تھوڑا چھِ آسان کینٛہہ تِم تہِ چھِ تٔتی آسان پرٛاران تہٕ یِمن وونۍ واریاہ کینٛہہ چھِ آسان تِم تہِ چھِ آسان پرٛاران اگر وۄنۍ ہُم آسن نہٕ حظ گامَس منٛز ہاسپِٹَل ڈاکٹر تِم حظ ٲسۍ یِمَے یِم لَکٕٹۍ لَکٕٹۍ پیشَںٛٹ آسہٕ ہَن توٗرۍ گژھان تہٕ ہُتھ اَصٕل ہاسپِٹل یِم بٔڑۍ ہاسپِٹل چھِ تور آسہٕ ہَن گژھان خٲلی تِمَے ییٲتۍ یِمَن تھوڑا زیادٕ پَہَم مُشکل آسہِ ہا آسان تَمہِ سۭتۍ حظ گژھِ ہا تھوڑا یہِ کرٛاوُڈ یِم لُکھ وُکھ گژھِ ہَن کَم تہٕ بیٚیہِ پیٚیہِ ہا نہٕ زیادَس ٹایمَس پرٛارُن کینٛہہ تہِ بیٚیہِ گٔژھٮ۪ن تھوڑا ڈاکٹر تہِ آسٕنۍ مطلب ڈاکٹر زٕ زٕ ژور ژور پانٛژھ پانٛژھ گژھِ ہن آسٕنۍ کیٛاہ چھِ وَنان أکِس جاے وٕچھان بیٚیِس کَمرَس منٛز بیٚیہِ پانٛژھ شیٚے اَتہِ چھِ آسان ڈاکٹر اَکھ تٔمِس چھِ آسان نیٚبرٕ کَنۍ پیشَنٛٹ ہَتھ زٕ ہَتھ توَے چھِ سُہ تہِ چھُ مُشکل